ہیٚلو اَسلامُ عَلیکُم وَعلیکُم اَسَلام ٹھیٖک چھِو حظ محترم اَلحَمدُاللہ ٹھیٖک حظ شُکُر تُہۍ چھِو ٹھیٖک اَلحَمدُاللہ کٕم حظ چھِو اچھا اچھا فرمٲوِو اچھا اچھا آ ٹھیٖک ٹھیٖک یہِ یِم دِوان ٹھیٖک ٹھیٖک بُک اَگر تُہۍ نِیِو گۅڈنِچی کتھ چھِ کَرٕنۍ اتھ کٲم اَتھ گژھِ لایبریری ہٕنٛز میٚمبر شِپ آسٕنۍ ٹھیٖک چھا لایبٔریری ہٕنٛز میٚمبَر شِپ چھِ میلان تٔمۍسٕے یٔمۍ لایبٔریری فارم آسہِ کوٚرمُت فارم بٔرِتھ آسہِ أمِس میٚمبَر شِپ میلیمٕژ تَمہِ پَتہٕ چھِ ییٚلہِ کارڈ کَران أسۍ اِشوٗ اور کارڈس پیٚٹھ چھُ آسان نَمبر دِتھ میٚمبر شِپ نَمبر یٔمِس میٚمبر شِپ نَمبر آسہِ دِتھ سُے چھُ کارڈ ہیٚتھ یِوان سُہ چھُ بُک نِوان ٹھیٖک چھا بُکَن چھُ ییٚمہِ آیہِ أسۍ کَران یُس تہِ کانٛہہ سِٹوڈینٛٹ کانٛہہ تہِ ریٖڈر یُس بُک نِیہِ سُہ چھُ نِوان بُک پنٛداہن دۅہَن ہٕنٛدِ خٲطرٕ یا دۅن دۅہَن ہٕنٛدٕ یا ژۅدہان دۅہَن ہٕنٛدِ خٲطرٕ ٹھیٖک چھا ژۅدہان دۅہن ہٕنٛدِ خٲطرٕ چھُ سُہ بُک نِوان اور ژۅدہان دۅہن چھِ أسۍ ہیٚکان تٔمِس یہِ زیادٕ کھۅتہٕ زیادٕ اِشوٗ کٔرِتھ اَمہِ پَتہٕ چھ تٔمِس پیٚوان بُک اَنٕنۍ واپَس ٹھیٖک اَگر پَتہٕ تٔمِس فٔردر پیٚیہِ ضروٗرت لَگہِ سُہ یِیہِ سُہ اَنہِ بُک واپَس پَتہٕ کَرناوِ بیٚیہِ دُبارٕ بیٚیہِ اکہِ لٹہِ اِشوٗ یَتھ زَن رِی اِشوٗ چھِ وَنان ٹھیٖک چھا رِی اِشوٗ کَرٕناوِ سُہ بُک سُہ ہیٚکہِ بیٚیہِ پَتہٕ بیٚیہِ ژۅدہان دۅہن بُک نِتھ ٹھیٖک اور اتھ منٛز چھُ کُنہِ ساتہٕ یہِ گژھان کانٛہہ سِٹوٗڈینٛٹ چھُنہٕ ژۅدہان دۅہن تام بُک اَنان واپَس کِہیٖنٛۍ تہِ تٔمِس چھُ پیٚوان اتھ فایِن پَتہٕ بَرُن ٹھیٖک اتھ چھُ پَتہٕ پٔر ڈیے حِساب روزان وُہ رۅپیہِ أکِس کِتابہِ ہٕہ تۅہہِ کٔژ کِتابہٕ چھَوٕ نِنہٕ آ اچھا اچھا آ بِلکُل تُہۍ ہیٚکِو کِتاب نِتھ تتھ منٛز چھُنہٕ کٕہیٖنٛۍ تہٕ مَسلہٕ مَگر یہِ چھُ تھاوُن یاد کہِ ژۅدہان دۅہَن دۅہَن کَژھن اَنٛدر گژھن تِم واپَس واتنہِ اور اَگر تۅہہِ بیٚیہِ لَگنو ضروٗرت تُہۍ ہیٚکِو پَتہٕ بیٚیہِ رِی اِشوٗ کَرنٲیِتھ ٹھیٖک آ بِلکُل چَلو ٹھیٖک حظ چھُ آ ؤنِو ؤنِو بِلکُل یۅس تۅہہِ ضروٗرت آسہِ تُہۍ یِیِو تُہۍ ہیٚکِو پتہٕ دِتھ نَظر کۅس بُک چھِو تۅہہِ ضروٗرت سُہ ہیٚکِو أسۍ تۅہہِ دِتھ اَدٕ حظ چَلو چَلو